ہیلو السَلامُ علیکُم یُس اِنڈیِہُک کَلچَر چھُ یُس اِنڈیِہُک ڈرٛس کوڑ چھُ اَتھ منٛز آے واریاہ چینٛج اگر أسۍ بروٗنٛٹھ مٮ۪ن لُکَن ہنٛد وُچھو برٛوٗنٛٹھِم لُکھ چھِنہٕ ٲسۍ مٕتۍ زیادٕ امہِ آیہِ پَکان کینٛہہ یِتھ پٲٹھۍ اَز چھِ پَکان برونٛٹھ کالہِ چھُ اوسمُت زیادٕ تَر لُکَن یِہٕے آسان دوٗتۍ ؤلِتھ یا پٮ۪ٹھٕ آسہِ ہکھ کینٛہہ ؤلِتھ تہٕ بَس یی أتھۍ منٛز چھِ تِم ٲسۍ مٕتۍ پَکان مگر اَز چھُ اوسُم اَز وُچھو تُہۍ اَز چھِ واریاہ زیادٕ الگ الگ قٕسمَن ہِنٛدۍ پَلَو آسان برونٛٹھ چھِ ٲسۍ آسان مٔہنِیَن سارنی اَکٕے قٕسٕم لٲگِتھ زَنانَن تہٕ سارنی اَکٕے قٕسٕم چاہے سۄ بٔڑ زَنان آسہِ یا چاہے سۄ بٕڈٕ زَنان آسہِ یا یا سۄ لَکٕٹۍ کوٗر آسہِ یا کانٛہہ اَنۂرِش کوٗر تہٕ سارنی اوس آسان اَکٕے قٕسٕمہ لٲگِتھ چاہے پَتہٕ تِم کُرتہٕ لاگہِ ہَن بۄنہٕ لاگہِ ہَن شَلوار کانٛہہ چوٗرِ دار یَزار کانٛہہ سٲری ٲسۍ لاگان تی مگر یوٗتاہ یوٗتاہ وۄنۍ وقت بَدلیو اَتھ منٛز تہِ آے واریاہ چینٛج یِم أزِکۍ لُکھ چھِ یہِ أزِکٮ۪ن لُکَن ہنٛد یِم خاص کَر ہِندوستانٕکۍ لُکھ چھِ تہٕ یِم چھِ زیادٕ کَرَن فالو یِم ویٚسٹٲرٕنۍ یا یوٗرَپِیَن کَلچَر چھُ تِہُںٛدُی کَلَچَر چھِ ییٚتہِ فالو کَران لُکھ سٲری تِکیٛازِ ییٚتہِ اوس نہٕ یہِ جیٖنٕز رِواجی زَنان مٔنٛڈۍ ٲسۍ نہٕ جیٖنٕز پٮ۪نٛٹ لاگنٕے نہ ٲسۍ شاٹہِ لاگان ییٚتہِ ٲسۍ لاگان سٲری یِہٕے کُرتہٕ یا فِراک مگر وۄنۍ چھِ سٲری لاگان فِراک تہِ چھِ لاگان کُرتہٕ تہِ چھِ لاگان کانٛہہ چیٖز پرٮ۪تھ کانٛہہ چیٖز چھِ لاگان شاٹہِ چھِ لاگان ہاف سِلیٖوٕز چھِ لاگان بیٚیہِ اگر مہرٮ۪ن وہرٮ۪ن آسہِ ہا کانٛہہ سۄ ٲسۍ لاگان یِہٕے لٮ۪ہنٛگا اَنارکٔلی وَنکیٚن چھِ بَدَل بَدَل ڈرٛٮ۪س آسان ژھۄٹۍ فِراک تَلہٕ تہِ کھُلہٕ واریاہ گَرارا یَزار فِراک تہٕ تَلہٕ سِلٮ۪کٕس برونٛٹھ ٲسۍ نہٕ زیادٕ یِم سِلٮ۪کٕس وِلٮ۪کٕس آسان کینٛہہ وٕ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ چھِ واریاہ چینٛج یِوان اَتھ ڈرٛس کوڑَس منٛز تہٕ بیٚیہِ أسۍ چھِ یِم چھِ بہٕ چھس زیادٕ کَران یوٗز بیٚیہِ چھِ مےٚ خۄش تہِ گژھان لاگُن اَبَیا تہٕ بہٕ چھس زیادٕ اَبَیاہٕے لاگان تہٕ بہٕ چھس اَبَیا اَنان مگر کُنہِ ساتہٕ آسہِ آسان ایٚمَزان پٮ۪ٹھٕ چھِ یا فِلِپ کارٹ پٮ۪ٹھ چھِ آسان کانٛہہ سیل ویل کینٛہہ تہٕ بہٕ چھس زیادٕ ہیٚکان کَران کوٗشِش تَتہِ اَننٕچ اگر نہٕ وۄںۍ تَتہِ تیٚلہِ چھس بہٕ سیوٚد اَنان مٔلۍ کَپُر دُکان پٮ۪ٹھ تہٕ پَنٛںہِ پنٛنہِ طٔریٖقہٕ یِتھ پٲٹھۍ مےٚ باسہِ تہٕ تِتھَے پٲٹھۍ چھس بہٕ پَتہٕ سُہ سُوناوان سُہ چھِ مےٚ گژھان واریاہ خۄش اَبَیا لاگُن تہٕ اگر بیٚیہِ یُس یِم أزِکۍ لُکھ چھِ اَز چھُ واریاہ چینٛج ٲمٕژ یِتھ پٲٹھۍ اَمریٖکاہَس منٛز ٲسۍ لاگان تِم کیٛاہ وَنان تَتھ بِکنی وِکنی تہٕ ییٚتہِ تہِ چھِکھ وۄنۍ لٲگۍمٕتۍ لاگٕنۍ اِنڈیا ہَس منٛز تہِ اوٚتام ٲسۍ نہٕ یِم قصہٕ گژھان کِہیٖنۍ تہٕ اوٚتام ٲسۍ سیٚود سادٕ پَلَو آسان سارنی وٕنکیٚن چھِ زَنان مَنٛڈٮ۪ن آسان الگ لَکچٮ۪ن کوڑٮ۪ن چھِ اَلگٕے ڈرٛٮ۪س آسان تہٕ یِمَن بٕجہِ زنانَن چھِ الگ آسان مٔہنِیَن چھِ آسان بَڈِ بٔڈٕ بُزرگَن چھِ آسان الگ لَکٹٮ۪ن لٔڑکَن چھِ آسان الگ لَکٹِس شُرۍ چھِ لاگان الگ ڈرٛٮ۪س تہٕ یہِ آو سورُے اَتے وٮ۪سٹٲرٕن کَلچَر پٮ۪ٹھٕے چلو شُکریا